شُپیَنَس منٛز چھِ زیادٕ تَر لُکھ حظ وابسطہٕ یَتھ یَتھ زٔمیٖندٲری سۭتۍ کاشتکٲری سۭتۍ تَتہِ چھِنہٕ زیادٕ گورمٮ۪نٛٹ مُلازمت چھَنہٕ زیادٕ کینٛہہ وۄںۍ گوٚو پرٛیوَٹ چھُ وۄنۍ گوٚمُت تھوڑا سٕٹاٹ گورمٮ۪نٛٹ مُلٲزِم تہِ چھِ ماسٹر باقٕے چیٖز چھِ تَتہِ مگر زیادٕ تَر چھِ زٔمیٖندٲری سۭتۍ بیٚیہِ چھِ تَتہِ یِم کولڈٕ سٹور یَتھ منٛز ژوٗںٛٹھۍ ووٗنٛٹھۍ چھِ تھَوان تَتہِ چھِ زیادٕ زٔمیٖندٲری سۭتی کَرَن کیٛازِ تَتہِ چھِ ژوٗںٛٹھۍ ووٗنٛٹھۍ زیادٕ آسان ہاٹیٖکَلچَر چھُ تَتہِ واریاہ زیادٕ أتھۍ چھِ تَتہِ خلق وابسطہٕ یِمَے کامہِ چھےٚ زیادٕ تَتہِ خلق کَران ژوٗںٛٹھۍ چھِ تَتہِ آسان یِہٕے چھِ تَتچہِ رۄپیہِ ہُنٛد یُس زَن وَنو شے حالات چھِ تَتہِ شُپیَنٕچ سۄ چھےٚ أتھۍ پٮ۪ٹھ کَران سورُے دارمُدار تھاوان أتھۍ ژوٗںٛٹھِس پٮ۪ٹھٕے خلق چھِ أتھۍ سۭتۍ زیادٕ آوُرۍ وۄنۍ چھِ پرٛیویٹَس منٛز یِمَن سٹورَن وٕٹورَن منٛز گژھان ہسپتالَن وَسپتالَن پرٛیویٹ ہَسپتال وسپتال تَتہِ چھِ گژھان یِہٕے یِم کٕلنِک وٕلنِک چھِ آسان یا ییٚتہِ یِم ٹٮ۪سٹہٕ وٮ۪سٹہٕ چھِ گژھان لیب ویب تور چھِ گژھان باقٕے چھِ سورُے تَتہِ لگ بگ ہاٹیٖکَلچَرَس پٮ۪ٹھٕے زٔمیٖندٲری چھِ یِہٕے تَتہِ چھِ وۄنۍ یِم نٔے شُرۍ پَران تِم تہِ چھِ وۄنۍ اٮ۪گرِکَلچرٕے زیادٕ پَران تِکیٛازِ تِمَن چھُ پنٛنٮ۪ن باغَن باغاتَن منٛز فٲہِدٕ منٛد آسان توٕ موٗجوٗب چھِ زیادٕ تَر تَتہِ یہِ